میانہِ میٲنین گرِ کین منٛز چھُ مےٚ چھُ ابو جی پاپہٕ مےٚ چھےٚ بیٚنہِ ترٛےٚ بیٚیہِ چھِ أسۍ بٲے زٕ تٔمۍ چھِ واریاہ زیادٕ اَصٕل بیٚیہِ چھِ تٔمۍ واریاہ یُس مےٚ ابو جی چھُ سُہ چھُ واریاہ سِٹرکٹ بیٚیہِ چھُ سُہ دیٖن دار اِنسان سُہ چھُ واریاہ زیادٕ ایمان دار تہِ سُہ چھُ سانہِ گامُک ساروٕے کھۄتہٕ زیادٕ شٔریٖف اِنسان یِوان ماننہٕ تہٕ بیٚیہِ بیٚیہِ سُہ چھُ واریاہ زیادٕ تَتھ کیاہ چھِ وَنان محنتی اِنسان تہِ یِوان ماننہٕ یُس میٲنۍ موج چھِ سُہ چھِ سانہِ محلٕچ ساروٕے کھۄتہٕ اَصٕل زٔنۍ تٔمِس چھِ واریاہ زیادٕ دوس چاہے تِم لۄکٕٹۍ شُر ٲسِنۍ یا بٔڑ ٲستن یا تِم بُجہِ زَنہِ ٲستن سُہ چھِ پرٮ۪تھ کٲنسہِ عزتھ دِوان سُہ چھِ پرٮ۪تھ کٲنسہِ سۭتۍ ماے محبتہٕ سان کَتھ کران سُہ چھُ پرٮ۪تھ کٲنسہِ سۭتۍ عزتہٕ سان پیش یِوان تَوے چھَس بہٕ پرٮ۪تھ کٲنسہِ ہٕنٛز پَسندیٖدہ زَنہِ پَتہٕ گٔے میٲنۍ میٲنۍ بیٚنہِ میانہِ بیٚنہِ چھِ سٲنِس گامَس منٛز تٔمۍ گۄڈٕنِچ کورِ یِم مطلب پَرنہٕ پرنہٕ خٲطرٕ درایہِ برونٛٹھ یِمو برونٛہہ کُن پوٚر تہٕ سۄ ٲسۍ گۄڈٕنِچ کوٗر یِم أسۍ مٲلِس آسہٕ گۄڈٕنیٚتھ کورے ییٚتیس أسۍ چھِ ژور کورِ تہٕ تہٕ تِم ٲسۍ اَسہِ وَنان لُکھ ژٕ مہ پَرناوُکھ کورِ کِہینۍ اَلبتہ پَتہٕ تٔمۍ مون نہٕ لُکن ہُنٛد کِہینۍ تٔمۍ ووٚن نہ نہ بہٕ پَرناوکھ کورِ سُہ چھُ واریاہ زیادٕ دیٖنَس تام وٲتِتھ تٔمۍ پَرنٲوو أسۍ پَتہٕ کورِ تہٕ یِم میٲنہِ بیٚنہِ چھِ تِم آسہِ ساروٕیو کھۄتہٕ مطلب سانہِ گامچہٕ گۄڈٕنِچہِ کورِ یِمو برونٛہے پوٚرُکھ تہٕ اَصٕل نَمبر أنِکھ پَتہٕ گٔے میٲنۍ دوس مےٚ چھِ پَنٕنہِ گامٔکۍ دوس مےٚ چھِ ییٚتہِ کی یِم آس پاس یا پَنٕنۍ دوس سٲری مےٚ چھِ زٕ ژور دوس واریاہ زیادٕ اَصٕل تِم چھِ پران تہِ اَصٕل اَلبتہ پَتہٕ گٔے منٛزَے کٲم تِمو روٹُکھ اَلگ اَلگ سَبجیکٹہٕ تہٕ پَتہٕ گٔے أسۍ الگ مَگر مےٚ چھُ وٕنہِ تہِ تِمن سۭتۍ واریاہ زیادٕ اَصٕل تعلقات تِم چھِ میٲنۍ مطلب تِم چھِ مےٚ واریاہ زیادٕ کُلوز واریاہ زیادٕ مےٚ نَزدیٖک چاہے تِم چاہے أسۍ تِم چھِ مےٚ سۭتۍ سۭتۍ آسان چاہے مےٚ غم ٲسِنۍ تِم چھِ مےٚ سۭتۍ سۭتۍ آسان چاہے بہٕ کُنہِ جایہِ مےٚ کینٛہہ مُشکِل چھِ یِوان تِم چھِ مےٚ مدد کران تِم چھِ مےٚ پوشان تِم چھِ مےٚ پَلزان تَتھ تٔمۍ وقتہٕ منٛز نٮ۪بر کَڑنہٕ خٲطرٕ تِم چھ واریاہ زیادٕ مےٚ سۭتۍ تہِ ساتھ دِوان بیٚیہِ بیٚیہِ چھِ تِم مطلب واریاہ زیادٕ تِمَن تَتھ کیاہ چھِ وَنان نَرم تٔبیتٕکۍ لُکھ تِم چھِ یِم میانہِ ویسہٕ چھِ تِم چھِ واریاہ زیادٕ نرم بیٚیہِ چھِ تِم اَصٕل تِم چھِ اَگر بہٕ کیٚنٛہہ غلط کرٕ تِم چھِ مےٚ وَنان نہ ژٕ چھَکھ ییٚتہِ نسَن غلط کران یہِ مہٕ کر کہیٖنۍ بیٚیہِ اَگر مےٚ زِندگی منٛز کانٛہہ تہِ فٲصلہٕ آسہِ کَرُن تِم چھِ مےٚ گۄڈٕ سَمجھاوان اَگر ژٕ یہِ کرکھ اَمہِ سۭتۍ کیاہ ہیٚکی ژےٚ برونٛہہ کُن گٔژھِتھ پَتہٕ ییٚمہِ سۭتۍ کُس کُس فٲیدٕ وٲتی ژٕ برونٛہہ کُن ژےٚ کُس کُس نۄقصان گژھی اَگر ژٕ یہِ کَرکھ ییٚتٮ۪ن کرکھ یِتھ کَنتیتھ ژےٚ چھُے پَتہٕ برونٛہہ کُن یِتھ پٲٹھۍ یِتھ پٲٹھۍ کَرُن تِم چھُ مےٚ مطلب پرٮ۪تھ کُنہِ زِندگی ہِنٛدس پرٮ۪تھ کُنہِ مقامس منٛز چھِ مےٚ تِم واریاہ زیادٕ أکِس اکھ دوستہٕ اکھ دوستہٕ سٔندۍ پٲٹھۍ أکِس اُستاد سٕنٛدۍ پٲٹھۍ أکِس مٲلِس ماجی سٕنٛدۍ پٲٹھۍ چھِ مےٚ تِم وَتھ ہٲوان میٲنۍ دوس چھِ واریاہ زیادٕ اَصٕل تہِ مےٚ چھِ تِم وایاہ زیادٕ ٹٲٹھۍ تِم چھِنہٕ مےٚ اَمے کِنۍ ٹٲٹھۍ کِہینۍ کہِ تِم چھِ مےٚ مطلب مےٚ ییٚتیس فٲیدٕ واتناوان اَلبتہ تِم چھِ مےٚ اَمہِ کِنۍ تہِ ٹٲٹھۍ زِ تِم چھِ مےٚ اَگر تِم پانہٕ کَرن کانٛہہ کٲم تِم چھِ مےٚ تہِ وَنان نہ ژٕ کر ژٕ کر یہِ کیازِ کہِ تٕم یہِ پَنٕنہِ بارَس منٛز سونچَن تِم چھِ تہِ میٲنِس مےٚ خٲطرٕ تہِ سونچان تِم چھِ پرٮ۪تھ کیٚنہہ اَگر تِم پانَس اَنن کانٛہہ چیٖز تِم چھِ مےٚ تہِ آنن تِم کرن کیٚنٛہہ تہٕ تِم چھِ مےٚ تہِ وَنان کہِ یَتھ زَن چھُ یِتھ کٲٹھۍ کرُن ژٕ کٔرزِ یہِ ژےٚ واتی امہِ سۭتۍ فٲیدٕ پَتہٕ گوٚو اَگر کُنہِ ساتہٕ اِنسان پھٹان چھُ زِندگی چھِ نہٕ دۄہٲے روزان ہِشی کیٚنہہ کُنہِ ساتہٕ چھُ اِنسان اِنسانَس کیٚنہہ تَکلیٖف واتان یا اِنسانَس چھِ کیٚنہہ ذہنی پَریشٲنی آسان تَمہِ ساتہٕ چھِ مےٚ تِم وِزِ وِز برونٛہہ کُن یِوان تہٕ میٲنۍ مددھ کران مےٚ تمہِ مُشکِلات منٛز کَڑان میٲنۍ دوس چھِ واریاہ زیادٕ اَصٕل تہٕ میٲنۍ فیملی تہِ چھِ واریاہ زیادٕ اَصٕل واریاہ واریاہ زیادٕ بہٕ چھَس پَنٕنہِ پننٮ۪ن گرِکین سۭتۍ تہِ پَننٮ۪ن دوستن سۭتۍ تہِ واریاہ زیادٕ اَصٕل أمویو سۭتۍ چھِ میٲنۍ زَندگی منٛز اکھ خوش نُما رنگ میٲنۍ زِندگی چھِ واریاہ زیادٕ خوٗبصوٗرت بَنیمٕژ میٲنیو گرِکٮ۪و تہٕ میٲنٮ۪و دوستو سۭتۍ میانہِ زِندگی منٛز چھِ یِمے زٕ واریاہ زیادٕ اَہم اکھ گٔے میٲنۍ گرِکۍ بیٚیہِ گٔے میٲنۍ دوس